سٲنِس کالیجَس منٛز چھِ واریاہ زیادٕ کورس ایویلیبٕل اگر کانٛہہ اِنسان یَژھان چھُ ڈانٕس کَرُن یا گیٚوُن یا سُہ چھُ یَژھان ہیٚلٕتھ میٚنیجمؠنٛٹَس منٛز گژھُن تَتھ منٛز چھِ واریاہ زیادٕ کورسٕز تَتہِ اَسہِ مِلان آ آلبتہ یِمَن بَچَن شوق چھُ آسان کہِ تِم گژھن نیٚبَر تِم گژھن نیٚبَر تِمَن تہِ ہیٚکِو تُہۍ وٕچھِتھ کہِ تِمَن خٲطرٕ تہِ چھِ واریاہ زیادٕ کورسٕز تَتہِ یِوان دِنہٕ تِمن چھےٚ اِوَن سُکالرشِپ تہِ یِوان دِنہٕ تاکہِ تِہنٛدؠن گرِکؠن یِمَن بیک گرٛاوُنٛڈ واریاہ زیادٕ پُعَر چھُ آسان مطلب یِم غریٖب خاندان سۭتۍ تعلُق چھِ آسان کَرٕنۍ تِمن گژھِ نہٕ گرِکؠن پؠٹھ نظر تِمَن گَژھِ نہٕ گَرِکؠن پؠٹھ کانٛہہ تہِ اَثر پیٚوُن کِہیٖنۍ تِم گژھن بیٚیہِ آرام سان گٔژھِتھ ہیٚکِنۍ نؠبرٕ کَن پَرٕنۍ پَنٕنۍ شوق پوٗرٕ کٔرِتھ